مےٚ چھُ ناو محمد مقبوٗل اور بہٕ چھُس گاندَربَل بَسان تہٕ ییٚتہِ چھِ ٲسۍ نٮ۪برِمٮ۪ن بَچَن یوٗنِؤرسِٹی ہِنٛدۍ چھِ تِمَن تِہِنٛدِ خٲطرٕ ییٚتہِ چھِ اعلیٰ درجِکۍ مکان تہِ رٮ۪نٛٹَس پٮ۪ٹھ اور کَمرٕ تہِ چھِ فٕلیٹ تہِ چھِ ہرکانٛہہ چیٖز چھُ تِمَن اٮ۪ویلبٕل اور ییٚتہِ چھِ کَمپلٮ۪کس تہِ بَنان نٕے نٕے تِہِنٛدِ خٲطرٕ یِمَن منٛز نٮ۪برِم بِہار پٮ۪ٹھ چھِ یِوان یوٗپی پٮ۪ٹھ چھِ یِوان راجِستھان پٮ۪ٹھ چھِ یِوان کُنہِ تہِ جایہِ پٮ۪ٹھ تہِ چھِ یِوان اور یہِ تِم کٲم وٲم چھِ کَران تہٕ باقٕے گوٚو ییٖژۂن کہِ یِہِنٛدِ خٲطرٕ واریاہ فیسَلٹی واریاہ فیسَلٹی چھِ أسۍ ییٚتہِ تھاوان آبٕچ نہٕ پرٛابلِم کُنِچ چھَنہٕ ییٚتہِ تِمَن پرٛابلِم اور پارکہٕ تہِ چھِ وۄنۍ واریاہ اٮ۪ویلبٕل ییٚتہِ نزدیٖک چھِ کِلوٗمیٖٹَر دۄن کِلوٗمیٖٹرَن منٛز چھِ بَجہِ بَجہِ پارکہٕ اور تقریٖبن چھِ ییٚتہِ محلَس منٛز آسان اگر گَرٕ ہَتھ آسہِ تقریٖبن آسَن پنٛژٕہن پَنٕںۍ لَکٕٹۍ لۄکٕٹۍ لۄکٕٹۍ لۄکٕٹۍ باغ آنٛگنَس منٛز اور یِمَن چھِ أسۍ واریاہ کوٗشِش کَران فیسَلٹی اَصٕل تھاونٕچ ڈرٛٮ۪نیج سِسٹَم واریاہ مطلب یِمَن چھَنہٕ کٕہٕنۍ پرٛابلِم چھَنہٕ ییٚتہِ تِمَن گژھان تہٕ رٮ۪نٛٹ چھُ یِمَن وٕنکٮ۪نَس گژھان کَم مطلب یہِ چھُ مختلف ڈِپٮ۪نٛڈ چھُ یہِ کَران مطلب کَمرٕ یا مکان آسہِ کٲنٛسہِ اگر کَمرٕ آسہِ کٲنٛسہِ تٔمِس چھُ گژھان پنٛداہ شیٚتھ زٕ ساس ہیوی اَصٕل اَصٕل کَمرَس چھُ گژھان یِمَن اور اگر مکان آسہِ کٲنٛسہِ ضوٚرَتھ مطلب اَکھ گرٛاوُنٛڈ یہِ مطلب اَکھ فٕلور تٔمِس چھِ تقریٖبن گژھان پانٛژھ ساس رۄپیہِ تَتھ یَتھ منٛز زٕ ژور کَمرٕ چھِ آسان اَصٕل بیٚیہِ چھُ آسان لیٹریٖن باتھروٗم اَصٕل پٲٹھۍ گوٚو تِم چھِ واریاہ تَتھ منٛز خۄش تہِ آسان اور ٹھیٖک تہِ چھِ تَتھ منٛز روزان فیسَلٹی چھِ آسان ہرکانٛہہ اٮ۪ویلبٕل یِمَن اور وٕ چھِ مٔزیٖد تِمَن وٮ۪لکَم کَران کہِ تِم یِییٖن عٲش کٔرِتھ ییٚتہِ چھِ ہرکُنہِ قٕسمٕچ فیسَلٹی آسان اَنی ٹایم تہِ دٔستیاب